ٹھیٖک چھُو حظ گَ اہَن حظ ٹھیٖک گَرِ چھَ حظ سٲری ٹھیٖک یہِ کھاد چھا ایویلیبٕل اَز اَ آ ڈاے پوٹاش یوٗریا یہِ چھا ایویلیبٕل آ تیٚلہِ تھٔوِو بیٚیہِ ؤنۍتَو مےٚ یہِ بیسٹہٕ کھاد کۅس روزِ اَز ژوٗنٛٹھیٚن ہِنٛدِ خٲطرٕ اہَن حظ آ

اہَن حظ آ

اہَن حظ اچھا

مگر اَز چھِناہ یہِ بیٛاکھ کھاد یِوان کیٛاہتام مِریکٕل جی آر ساینٹی

دَپ تیٚلہِ ترٛاوَو یِہَے یِہَے اَتھ کیٛاہ وَنان ڈاے یوٗریا پوٹاشی نا ڈایا یوٗریا پوٹاش کُس چھُ دوا وۅتھان ڈاے یوٗریا پوٹاش چھِ ڈاے یوٗریا پوٹاش چھُ اَسہِ وانَس پیٚٹھٕے نا تُلِو حظ بِہِو بہٕ یِمہٕ شامَس تُلِو حظ بہٕ یِمہٕ شامَس اَدٕ حظ بِہِو رۄبَس اہَن حظ تُلِو بِہِو رۄبَس حوال اسَلام علیکُم